سٲنۍ سیفٹی چھِ اَسہِ سٲنِس دؠماغَس منٛز چھِ یِہے سیفٹی زِ آسان اگر أسۍ بایکہِ پؠٹھ گژھو اَسہِ گٔژھ آسان ہیلمٹٕس اَسہِ گژھِ آسن ڈاکوٗمؠنٛٹٕس تٔمۍ یِم یِمَو سۭتۍ نہٕ اَسہِ مطلب نۄقصان واتہِ کینٛہہ یِمو سۭتۍ نہٕ بیٚیِس تہِ نۄقصان واتہِ کینٛہہ ییٚمہِ سۭتۍ سٲری ہؠکَن بٔچِتھ یِم نہٕ یہِ پرٛزَنٛٹ جَنریشَن چھِ تِمَن تہِ ہیٚکہِ نہٕ نۄقصان وٲتِتھ کینٛہہ فار ایٚگزامپٕل اگر أسۍ گاڑِ منٛز گژھو اَسہِ پَزِ پَنٕنۍ سِپیٖڈ کَم کَرٕنۍ اگر وَتہِ آسان کانٛہہ لِفٹہٕ خٲطرٕ منٛگان اَسہِ پَزِ سُہ تہِ دیُن تُلُن تِکیازِ سُہ گژھِ نہٕ مجبوٗر گژھُن پایدٔلۍ کیٚنہہ یا کُنہِ گژھنہٕ خٲطرٕ کینٛہہ اَمہِ سۭتۍ گژھن سٲنِس نیٖڈٕس فُلفِل واریاہ زیادٕ شُکریہ